ہیٚلو اَسلامُ علیکُم بہٕ حظ چھَس سٔکیٖنہ بہٕ حظ چھَس دۄہَے کَران اَمہِ پیٚٹھ آرڈَر ییٚمہِ جَسٹہٕ بُخارا پیٚٹھ ٲسٕس بہٕ اَکثَر بِریانی کَران آرڈَر تہٕ تُہۍ ٲسِو مےٚ واتناوان یہِ پَتہٕ ماگَم لیکِن آز چھُ تۄہہِ آز چھَس بہٕ آرڈَر کَران لیکِن ایٚڈرَس چھُ مےٚ آز بَدَل تِکیٛازِ مےٚ چھِ پَنُن یہِ پٕلیس کٔرمٕژ چینٛج جاے کٔرمٕژ چینٛج تہٕ بہٕ دِوان چھَسو تۄہہِ ایٚڈریٚس دِوان تُہۍ أنۍ زیٚو آز یہِ ایٚگری کَلان تِکیٛازِ بہٕ چھَس اَز تٔتی نَسَن آسان تہٕ بہٕ چھَس پیٛاران مےٚ واتہِ مےٚ گژھِ یہِ آرڈَر توٗرۍ واتُن نٔیِس ایٚڈرَسَس پیٚٹھ